أسۍ چھِ وارِ مَنٛزی کَڑان سبزی پَتہٕ چھِ أسۍ گَرِ اَندر تہٕ چھَلان چھۄکان گۄڑٕ چھِ وٕچھان بانہٕ وانہٕ چھا صاف تہٕ بیٚیہِ چھِ سۄ سبزی اصل پٲٹھۍ ژاران مِثال اگر أسۍ ہاکھ کَڑو تَتھ چھِ وٕچھان کیٚوم وِیٚوم ما چھُس سُہ چھِ أسۍ اصل پٲٹھۍ گٲنٹہٕ چھُ لَگان اَسہِ تَتھ ژارنَس پَتہٕ چھَلان چھۄکان اصل پٲٹھۍ سُہ بانہٕ یَتھ منٛز رَنُن چھُ سۄ جاے ییٚتٮ۪تھ أسۍ رَنان چھِ شُر اگر آسہِ تہٕ أسۍ چھِ تھاوان سۄ ہیٚور کُن یا بیٚیہِ وٕچھان مَچھہِ کیمۍ ویم ما چھِ کیٚنٛہہ دِوان گۄڈٕ نظر تٕژھ وٕژھ کَران اصل پٲٹھۍ سۄ بانہٕ تہِ چھلان پَتہٕ بیٚیہِ تہٕ ترا لَگاوان چھِ گیس یا کینٛہہ ہیٹر ویٹر یا اِنڑَکشَنَس پٮ۪ٹھ تہٕ سُہ ہاکھ چھِ تھاوان پَتہٕ سۄ سبزی تھاوان پَشپٕنۍ ییتِس کالس تیٖل تراوو تہٕ تیٖل تہِ چھِ أسۍ واریاہ کَم تراوان تہِ کیازِ اَسہِ چھُنہٕ بنان زیادٕ تیٖل کھیٚون کیٚنٛہہ تہٕ أسۍ چھِ رنان میقدارسی منٛز تہِ تراوان لگاوان چھِ تیٖل تہٕ تراوان چھِ سُہ سبزی أسۍ اصل پٲٹھۍ چھٔلِتھ چھُکِتھ تہٕ شُرٮ۪ن خٲ چھِ أسۍ تھوان واریاہ خیال کیازِ کہِ اَتٮ۪ن ما ییٚیہِ چھِکھ وِکھ کیٚنٛہہ تہٕ أسۍ چھِ تھوان واریاہ اصٕل پٲٹھۍ یہِ حیٚس تہٕ رنان چھِ سۄ سبزی تہٕ مسالہٕ چیز تہِ چھِ أسۍ واریاہ کَم تراوان تہِ أسۍ چھِنہٕ زیادٕ تیز کھیٚوان کیٚنٛہہ کیازِ کہِ اَسہِ چھُنہٕ بنان زیادٕ تیز کھیٚون کیٚنٛہہ أسۍ چھِ کھیٚوان سِمپٕل آیہِ تہٕ البتہ ییٚلہِ فنگشن کیٚنٛہہ آسہِ فنگشن کیٚنٛہہ آسہِ تہٕ أسۍ چھِ انان أسۍ چھِ رَنناوان وازَس اَتھ تہٕ وازس تہِ چھِ أسۍ بیٚہوان برونٛہہ کَنہِ تہٕ تٔمِس تہِ چھِ أسۍ تھوان پرٮ۪تھ کیٚنٛہہ چیز چھٔلِتھ چھُکِتھ صاف واریاہ اصٕل تہٕ بیٚہوان چھِس تٔتی تہٕ رنناوان چھِ وازَس وازَس اَتھۍ أسۍ تہٕ وازٕ تہِ چھِ واریاہ اصٕل پٲٹھۍ رَنان تہٕ کَران چھِ أسۍ سٔرٕو پَتہٕ یِم پٔژھۍ چھِ آسان آمٕتۍ تہٕ پَتہٕ چھِ أسۍ انان وارِ منٛز پَتہٕ ٲلوٕ ہیمبہٕ کیاہ رَنو تہٕ تِم تہِ چھِ أسۍ وارِ مَنٛزی کَڑان تہٕ تِم تہِ چھِ أسۍ واریاہ اصٕل پٲٹھۍ چھلان چھۄکان تہٕ دِوان چھِ أسۍ بیٚیہِ کیٚنٛہہ کیٚوم وِیُم اورٕ ما آسہَ کیازِ کہِ گَرم گَرمہٕ کِس موسمَس منٛز چھِ آسان واریاہ کیمۍ یوان تہٕ تَتھ چھِ أسۍ واریاہ نظر تھاوان تہٕ شُرٮ۪ن تہِ چھِ أسۍ یِم مطلب یہِ شُرٮ۪ن لایک ٹیٚوٹرَس تہٕ تہِ چھِ أسۍ دِوان مثال گازرِ چھےٚ لٲر چھُ تہٕ أسۍ چھِ دِیوان یِم شُرٮ۪ن کھیٚنہٕ خٲطرٕ یِم چھِ واریاہ اصٕل چیز تہٕ یِم دِوان چھٔلِتھ چھُکِتھ تہٕ شُرۍ چھِ کھیٚوان تہٕ بیٚیہِ چھِ أسۍ رنان تہِ واریاہ اصل پٲٹھۍ تہٕ تَتھ سۭتۍ چھِ کَران أسۍ یا بیٚیہِ کیٚنٛہہ بِنڑی وِنڑی تِم تہِ چھِ أسۍ واریاہ اصٕل پٲٹھۍ چھَلان چھۄکان تہٕ رنان سۄ جاے تہٕ چھےٚ آسان واریاہ اصٕل صاف شِفاف ییٚتٮ۪تھ أسۍ رنان کَران چھِ بیٚیہِ چھِ أسۍ بیٚیہِ کیٚنٛہہ بیٚیہِ کیٚنٛہہ سبزی آسہِ کَڑٕنۍ یا اَل چھےٚ اَل اَل اَلہِ تہِ چھِ أسۍ واریاہ اصٕل پٲٹھۍ سُہ تہٕ چھِ أسۍ چھلان زٕلان کَران چھٔلِتھ چھُکِتھ رَنان تہٕ یہِ چھِ أسۍ کَران یہِ چھِ أسۍ کُکِنگ کَران تہٕ بیٚیہِ چھِ أسۍ وازَس اَتھۍ رَنناوان ییٚلہِ أسۍ کیٚنٛہہ پژھٮ۪ن وَژھٮ۪ن وَژھٮ۪ن اوس یُن تہٕ أسۍ چھِ وازَس اَتھۍ رَنناوان تہٕ تٔمِس تہِ چھِ أسۍ تٔتی روزان تِمن تہِ چھِ أسۍ بانہٕ وانہٕ چھٔلِتھ چھُکِتھ دِوان تہٕ بیٚیہِ چھِس مسالہٕ وسالہٕ تَتھ چھِ آسان اَسہِ مسالہٕ زیادے پَہم تراوُن تہٕ کیازِ پَژھٮ۪ن خٲطرٕ گَوٚژھ آسُن واریاہ اَصٕل ٹیسٹی تہٕ تَتھ چھِ أسۍ مَسالہٕ واریاہ زیادے تراوان تہٕ تَتھ چھُ گَژھان واریاہ اصٕل تہٕ تٔمِس تہِ چھِ أسۍ دِوان واریاہ اصٕل آب تہِ آسان واریاہ شِفاف ییٚلہِ اَسہِ باسہِ موٚکُر آب یا کیٚنٛہہ چھُ أسۍ چھِ تَتھ گۄڈٕ بۄیل کَران تہٕ اَدٕ چھِ أسۍ تراوان کُنہِ سِنِس وِنِس سُہ سُہ آب اَدٕ چھِ أسۍ کھیٚوان چیٚوان سُہ آب